اگر زن أسۍ وٕچھو دُنہٕکِس کُنہِ تہِ کوٗنس منٛز یۄس زن یہِ زنان چھِ أمِس چھِنہٕ یِوان سُہ برابر تِم حقوٗق چھِنہٕ یِوان أمِس دِنہٕ کِہیٖنۍ مگر وۄنۍ یہِ زن پرٛانہِ اوس گَژھان پرٛانہِ وقتہٕ کہِ یُس یہِ زنان یہِ ٲس بلکُلہٕے گَرس منٛز اکھ نوکر یِوان سمجھِنۍ سماجس منٛز اکھ نوکر یِوان سمجھَنہٕ یہِ ٲس وارِیاہ کَم تر یِوان سمجھنہٕ مگر وقت روٗد نہٕ ہیوٗ کیٚنٛہہ یۄس زن یہِ زنان چھِ یُس زن أمۍ سُنٛد یہِ درجہٕ چھُ یہِ ہیوٚتُن بلند گَژھُن یُس زن آلریٚڈی خۄدا صٲبن بُلنٛدٕے چھُ تھوٚمُت تہٕ یِم زن سماجس منٛز لُکھ روزان چھِ یِمن تہِ ہیوٚکُن سا ہیوٚتُن سمجھُن یُن کہِ یُس زن یہِ زنانہِ ہُنٛد اکھ درجہٕ چھُ یہِ چھُ وارِیاہ زیادٕ بُلند یِم زن یِم زنانہٕ چھِ یِمن تہِ لٲگکھ وۄنۍ برابر یِم حقوٗق دِنۍ تِتھَے کٔنی بڑگٲمِس منٛز تہِ یِم زنانہٕ چھِ تِمن تہِ ٲسۍ نہٕ برابر تِم حقوٗق مِلان کیٚنٛہہ مگر یِتھ کٔنۍ زن دُنہٕکِس ہر کوٗنس منٛزن تبدیٖلی آیہِ چینٛج آیہِ لُکن زنانن لٲگِکھ حقوٗق دِنۍ مردن برابر تِتھَے کٔنی چھِ وٕنۍکٮ۪س بڑگٲمِس منٛز تہِ یِم زنانہٕ چھےٚ زنان چہِ وٕنۍکٮ۪س پرنٕکِس مٲدانس منٛز اگر أسۍ وٕچھو وارِیاہ زیادٕ برٛونٛٹھ چھِ لمان بڑٕگٲمۍ ڈسٹکس منٛز زنان وٕنۍکٮ۪س اگر أسۍ سوشل میٖڈیاہس پٮ۪ٹھ وٕچھو زنانن منٛز یِمن کۄرٮ۪ن منٛز چھِ وٕنۍکٮ۪س وارِیاہ زیادٕ ٹٮ۪لنٛٹ یِوان لبنہٕ ییٚمۍ یُس زن پتھ کالہِ اوس نہٕ آسان بلکُل کِہیٖنۍ یِم زن یِم زنانہٕ چھِ وٕنۍکٮ۪س چھِ یِم پنُن روزگار پانَے کماوان یا تہِ پرٛایوٹ سٮ۪کٹرس منٛز کیٚنٛہہ چھِ گورمٮ۪نٛٹ جاب کَران یا اگرَے أسۍ وٕچھو گَرَن منٛز یُس زن یِہُنٛد سٹٮ۪ٹس چھُ سُہ تہِ چھُ وٕنۍکٮ۪س ٹھیٖک ٹھاک مگر تیوٗتاہ تہِ چھُنہٕ کیٚنٛہہ أسۍ وَنو مردس برابر کٮ۪نژھن جاین چھِ برابر مردس أمۍ سُنٛد یہِ سِٹٮ۪ٹس أمۍ سُنٛد یہِ درجہٕ یا أمِس چھِ یِم حقوٗق یِوان گَرِ دِنہٕ یا کٮ۪نٛژھن جاین چھُ کمٕے پہمتھ لبنہٕ یِوان کٮ۪نٛژھن جاین چھُ ڈوٚمٮ۪سٹِک وایلٮ۪نٕس تہِ گَژھان أمِس زٕ یہِ زنان اگرَے أسۍ وٕچھون أمِس متعلق تہٕ مگر وٕنۍکٮ۪س چھِ وارِیاہ زیادٕ گورمٮ۪نٛٹن تہِ بنایہِ سِکیٖمہٕ یِمن زنانن پٮ۪ٹھ یِم زن اٮ۪مپاور چھِ کَران یِمن زنانن یۄس زن یہِ ایٖکوٮ۪لٹی جنٛڈر ایٖکوٮ۪لٹی ییٚمہِ سۭتۍ زن مطلب یِمن مِلان چھِ یا یَس یہِ ڈسکِرٛمنیشَن چھِ یہِ چھےٚ دوٗر گَژھان اگرَے أسۍ وٕچھو مگر یۄس یہِ زَنان چھِ أمِس چھِنہٕ اگرَے أسۍ وٕچھو پرٛایویٹ سٮ۪کٹرس منٛز تہِ أمِس چھِنہٕ یِوان سُہ کانٛہہ اوٚحدٕ دِنہٕ تَتٮ۪ن کیٚنٛہہ یُس زن أکِس مردس چھِ دِوان یِم زن یُس زن أمِس تنخواہ چھِ آسان سُہ چھِ آسان وارِیاہ کَم ییٚلہِ أسۍ وٕچھان چھِ أکِس مردٕ سُنٛد تنخواہ تَتھ کمپیرِزنس منٛز چھِ آسان وارِیاہ کَم تنخواہ أمِس زنانہِ یِوان دِنہٕ تہٕ مگر تویتہِ چھُ وٕنۍکٮ۪س زنان وارِیاہ برٛونٛٹھ لمان ہر کُنہِ جایہِ تِتھَے کٔنی بَڑگٲم ڈسٹِکس منٛز تہِ تہِ پرنس منٛز آسہِ وارِیاہ پتھ یِم مگر وٕنۍکٮ۪س چھِ پرنس منٛز تہِ بڑگٲمۍ ڈسٹِکچہِ یِم کورِ وارِیاہ برٛونٛٹھ پکان